ڈرٛیوَر صٲب أسۍ حظ چھِ تُہُنٛد واریاہ شُکُر گُزار کہِ تُہۍ واتنٲیوٕ أسۍ وَقتَس پٮ۪ٹھ گَرٕ أسۍ چھِ حَد کھۄتہٕ زیادٕ تُہُنٛد شُکریہ اَدا کَران کہِ تۄہہِ کورہوس بہٕ برٕ وَقت ڈرٛاپ پَنُن گَرٕ بہٕ چھُس تُہُنٛز سٮ۪ٹھاہ سٮ۪ٹھاہ شُکُرگُزار